اہن حظ آ مےٚ بہٕ ہسا چھُس یژھان میون بوے گوٚژھ ٹؠنتھٕ پتہٕ میڈکل رَٹُن سُہ ہسا گوٚژھ واریاہ محنت کرُن اَمہِ میڈکل خٲطرٕ تیار کرنہٕ خٲطرٕ اؠگزام گژھِ گوٚژھ یہِ دیُن نیٖٹ گوٚژھ یہِ کالِفاے کَرُن یہِ ہسا گوٚژھ بنُن ڈاکٹر سانہِ فیملی منٛز نہ حظ چھُ یہِ آمُت آز تانۍ کٕہٕنۍ ڈاکٹر بٔنِتھ اسہِ ہسا چھِ تھوڑا غریٖبی امہِ سۭتۍ ہسا ژلہِ غریٖبی دوٗر پَہم سانہِ ماجہِ اوس یہِ شوق بنو اَسہِ ہسا گوٚژھ اکھ نیٚچوٗ آسُن مُلٲزِم اَسہِ تہِ گژھِ سہوٗلیت بیٚیِس تہِ گژھِ سہوٗلیت ییٚلہِ یہِ ڈاکٹر بَنہِ أکِس تہِ کَرِ علاج بیٚیس تہِ کَرِ علاج یِتھ کٔر ہسا روزِ سوسایٹی کامیاب